یِتھ کٔنۍ زَن أسۍ وٕچھو کہِ پوٗرٕ دُنیاہَس منٛز یا پوٗرٕ کٔشیٖرِ منٛز چھِ واریاہ قٕسمَن ہٕنٛدۍ مکان واریاہ قٕسمَن ہٕنٛدۍ اوٚپشَنٕز یِوان وٕچھنہٕ مکانَن متعلق تِتھَے کٔنۍ چھِ سٲنِس بڈگام ڈِسٹرٛکَس منٛز تہٕ واریاہَن قٕسمَن ہٕنٛدۍ اوٚپشَنٕز یِوان لَبنہٕ اگر أسۍ نظر دِمو مین ٹاوُنَس منٛز مین بڈگامَس منٛز تَتہِ چھُ واریاہ زیادٕ لُکھ پَسنٛد کَران ماڈٲرٕن مکان بَناونَس واریاہ زیادٕ ڈِزاین ہٕنٛدۍ بَناونَس واریاہ زیادٕ خۄشہِ خُوٚش یِم مطلب واریاہ زیادٕ خۄشوٕنۍ آسَن تِم مَکان بَناونَسَن واریاہ زیادٕ اٮ۪ٹرٛیکٹِو مکان بَناونَس خٲطرٕ مگر اگر أسۍ بروںٛہہ بروںٛہہ پکو تَمہِ کھۄتہٕ ہیٚور ہیٚور کھَسو باقٕیَن گامَن کُن نظر دِمو لُکھ چھِ وٕنہِ تہِ ٹرٛیٚڈِشنٔلی بَناوان یا لُکھ چھِ پَسنٛد کَران ٹرٛیٚڈِشنَلٕے مکانَن منٛز روزُن مگر یُتھ مکان آسہِ تَمے حِساب آسہِ تَمِچ رٮ۪نٛٹ تہِ اگر أسۍ نظر دِمو ییٖژاہ سہوٗلیت آسہِ اَتھ مکانَس منٛز واریاہ مکان چھِ آسان زٕ پوٚہَر ترٛےٚ پوٚہَر یا اُکہٕ پوٚہرُے چھِ آسان مگر تَتھ منٛز چھِ تیٖژاہ فیسَلٹی موٗجوٗد آسان جیسے آبہٕ فیسَلٹی چھِ آسان پاوَر فیسَلٹی چھِ آسان یا باقٕے فیسَلٹی زَن اٮ۪ٹیچ واش روٗمٕز چھِ آسان تَتھ چھِ تِژھٕے رٮ۪نٛٹ تہِ پیٚوان دِنۍ مگر وۄنۍ یوٗتاہ أسۍ نظر دِمو لُکھ چھِ پَسنٛد کَران واپَس ٹرٛیٚڈِشنٔلی مکانَن منٛز روزُن یِم اور ٹوٗرِسٹہٕ چھِ کھَسان تِم چھِ یِم ٹرٛیٚڈِشنٔلی مکان وٕچھِتھ واریاہ زیادٕ خۄش کَران اَتھ منٛز روزُن تِمَن چھِ واریاہ زیادٕ پَسنٛد یہِ گژھان اَتھ منٛز روزُن تِم چھِ پرٛٮ۪فَر کَران یِمنٕے مکانَن منٛز روزُن کیٛازِکہِ اَتھ منٛز چھُ سون ٹرٛیڈِشَن آسان اَتھ منٛز چھِ سٲنۍ اَپنایت آسان اَتھ منٛز چھُ سون پرٛون کشمیٖر چھُپِتھ آسان یِتھ کٔنۍ أسۍ نظر دِمو کہِ یُس مین ٹاوُن چھِ تَتہِ تہِ چھِ وٕنکیٚس لُکھ پَسنٛد کَران ٹرٛیڈِشنٔلی مکان بَناوُن تِم ڈِزاینٕز واپَس پنٛنِس پنٛںِس ٹاوُنَس منٛز پرٛٮ۪فَر کَرنہِ کیٛازِکہِ اَمہِ سۭتۍ چھِ لُکھ واریاہ زیادٕ مُتٲثر گژھان لُکھ چھِ سون کَلچَر پَسنٛد کَران وٕچھُن یِمَن مکانَن منٛز مگر اگر أسۍ اَمہِ علاوٕ تہِ وٕچھو واریاہَن قٕسمَن ہنٛدۍ چھِ یِوان وٕنکیٚس مکان تہِ تَتہِ لَبنہٕ جیسے أسۍ وٕچھو کہِ واریاہ ڈِزاین چھِ یِوان وٕچھنہِ یِم نہٕ باقٕیَن جایَن چھِ یِوان وٕچھنہٕ تِم چھِ وٕنکیٚس بڈگام ڈِسٹِرٛکَس منٛزٕ بڈگام ڈِسٹِرٛکَس منٛز یِوان وٕچھنہٕ ییٚمۍ سۭتۍ مطلب ییٚمہِ حِساب اِنسان کٲم آسہِ کَران تَمے حِساب بَناوِ سُہ مکان تہِ دوٚیِم کَتھ چھِ یہِ تہِ پوٚز کہِ مطلب ییٚمہِ حِساب ؤرکَر بَنایہِ تَمہِ حِساب بَنایہِ نہٕ بِزنٮ۪س مین یا تَمہِ حِساب بَنایہِ نہٕ بیٛاکھ تھَدِ سٹیٹسُکَ یہِ اَکہِ حِساب چھِ سٹیٹَس تہِ سون یہِ کَران ڈِفاین سون مکانَن ہُنٛد اوٚپشَنز سون أسۍ چھِ تَمہِ حِساب اوٚپشَنٕز تُلان ییٚمہِ حِساب سٲنۍ اِمدٲدی آسہِ سُہ کٔنڈِشَن آسہِ سۄ فاینینشَل کٔنڈِشَن آسہِ تَمے حِساب کَرو أسۍ پرٛٮ۪فَر مکان بَناوُن یِتھ کٔنۍ زَنہٕ أسۍ وٕچھو کہِ یِم ٹرٛیڈِشنَل یا ماڈٲرٕن ہاوسٕز چھِ اَتھ بڈگام ڈِسٹرٛکَس منٛز لُکھ چھِ واریاہ زیادٕ پَسنٛد کَران یِم مگر مطلب مگر اَسہِ اگر اَسہِ رٮ۪نٛٹٕچ کَتھ کَرو کہِ ٹرٛیڈِشنَل مکانَن منٛز چھِ کَم رٮ۪نٛٹ یِوان ہٮ۪نہٕ کیٛازِکہِ تَتہِ چھَنہٕ تیٖژاہ فیسَلٕٹی موٗجوٗد آسان کہِ لُکھ چھِ پَسنٛد کَران کہِ واریاہ زیادٕ فیسَلٹی تہِ گژھِ آسٕنۍ اَصٕل پٲٹھۍ ہیٚکان تِم روٗزِتھ پَتہٕ پیتَن تِمَن رٮ۪نٛٹ زیادَے پَہَم دِنۍ مگر تِم چھِ پَسنٛد کَران تِم فیسَلٹیٖز وٕچھِنۍ تِمَن فیسَلٹیٖزن منٛز روزُن تیٚلی چھِ تِم تَتھ منٛز پَنُن پَنٕںۍ آپشَنٕز کَران ڈِکلیر واریاہ آپشَنٕز چھِ یِوان وٕچھنہٕ واریاہ زیادٕ یِم مختلف قٕسمَن ہٕنٛدۍ آپشَنٕز چھِ یِوان وٕچھنہٕ ییٚمۍ یِمَن پَزٕ پَتہٕ أسۍ پَسنٛد چھِ کَران پَنُن فیورِٹ آپشَن تہٕ پَنُن مکان چھِ بَناوان تَمی حِساب چاہے سُہ ماڈٲرٕن آسہِ یا ٹرٛیڈِشنَل آسہِ مگر لُکھ چھِ وٕنکیٚس واپَس پَنٕنۍ ٹرٛیڈِشَن یوٗز کٔرِتھ پَنُن ٹرٛیڈِشَن ماڈٲرنایزیشَنہٕ منٛز یوٗز کٔرِتھ اَکہِ نَیہِ قٕسمُک مکان بَناوان یَتھ منٛز أسۍ پَنٕنۍ اَپنایت پَنٕنۍ ٹرٛیڈِشَنٕز تہِ چھِ اَتھِ یِوان تہٕ ماڈٲرٕن طٔریٖقَس منٛز تہِ چھُ آسان